اسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھِو حَظ ٹھیٖک حَظ تۄہہِ چھِو آ آ مےٚ حَظ اوس فون کرُن تۄہہِ چھِو آز یم بانہٕ وانہٕ ؤنۍ چھُو حظ آز ٹھیٖک ریٹس پیٹھ آز چھِ حَظ اصٕل آیٹم وایٹم أسۍ چھِ تۄہہِ نِش حَظ انان أسۍ چھِ تُہندۍ ڈیلی کسٹمر تہٕ مےٚ پے آز تھوڑا مجبوری حَظ اہن حَظ آ یے مےٚ حِظ چھِ واریاہ ایکچولی آۓ أسۍ اوترٕ انشااللہ وارٕ کارٕ مکانس منٛز مےٚ حَظ چھُ یِم ڈِنگ سیٚٹ چھُ مےٚ یِم ضوٚرتھ یِم یِم لیمن سیٚٹ کاکری ہندۍ کینٛہہ چیٖز حَظ پلیٹ سیٚٹ ڈِنگ سیٚٹ رایس کُکر وُکر پٔتلہٕ ؤتلہٕ سٲری حَظ یِم اصٕل اصٕل آیٹم حَظ چھُو بیٚیہِ چھُو تۄہہِ آسان تتھ ہسا برینڈِنگ آیٹم آسان ٹھیک بہٕ چھس تۄہی نِش انان حَظ توے دوٚپ مےٚ بہٕ کرہو تۄہی تۄہہِ کتھ آز کتھ ریٹس پیٹھ دِیِو برینڈِڈ آیٹم توے بییٚہِ چھُ اصٕل آیٹم آسان بہٕ چھس تۄہی نِش یوان حَظ البتہٕ بہٕ یُس ڈیلی کسٹمر آسہِ تس حَظ چھِ پیوان ریٹھ ٹھیٖکھٕے حَظ کرٕنۍ تہٕ بیٚیہِ چھُ اسہِ تُہندٕے یٲژ پاے تہٕ لیمن سیٚٹ چھِ کپ سیٚٹ چھِ گِلاس سیٚٹ چھِ چمچہٕ سیٚٹ چھُ یِمٕے پلیٹ چھُ پٔتلہٕ چھِ رایس کُکر چھِ واریاہ یِم چیٖز گرو منٛز یِم چیٖز چھِ لگان یِم چھِو تۄہہِ آسان اصلی ایکچُولی سٲری اویلِبُل ٹھیٖک حَظ چھُ ہاں اسہِ حَظ اسہِ حَظ کرِیو تُہۍ حَظ کرِیو اسہِ ہوم ڈیلوری ٹھیٖک حَظ چھُ وعلیکُم سلام